آ یہِ ہَسا چھُ پوٚز أسۍ چھِ دارومدار بِجلی پٮ۪ٹھ اگر نَہ سا یہِ بِجلی آسہِ کیٚنٛہہ یہِ ہَسا چھِ واریاہ زیادٕ نۄقصان کَران أسۍ ہیٚکو ؤنِتھ بِجلی چھِ سَتَتھ پٔرسَنٛٹ ضروٗری سانہِ زنٛدگی منٛز اَتھ چھِ گژھان کٲم ییٚلہِ نہٕ اسہِ یہِ پاور آسہِ کیٚنٛہہ کُنہِ جایہِ پاوَر چھُ ژھیٚنان أسۍ چھِ زالان لالٹیٖن چھِ زالان لایٹہٕ چھِ زالان یِم ٹارٕچ چھِ آسان کٲنٛسہِ کٲنٛسہِ چھُ آسان اِنوٲرٹَر تہِ اَتھ چھِ گَژھان کٲم یُس یہِ بِجلی چھِ أتھی پٮ۪ٹھ چھِ أڑۍ رَنان مان ژٕ پرٛیٚتھ کیٚنٛہہ کَران ٲں تُہۍ کٔرِو پانٔے اَنٛداز پرٛیٚس چھِ کَران اَتھ پٮ۪ٹھ پَلوٚو چھِ چھَلان واشِنٛگ مِشیٖن سۭتۍ سُہ تہِ چھِ چلان بِجلی پٮ۪ٹھ فرٛج چھُ سُہ تہِ چھُ چَلان بِجلی پٮ۪ٹھ مان ژٕ تُہۍ مٲنِو شیٖتھ پٔرسَنٛٹ چھُ دارومدار بِجلی پٮ۪ٹھ اَتھ چھِ بیٛاکھ کٲم گژھان اِنوٲرٹَر اِنوٲرٹَر ییٚلہِ آسہِ کٲنٛسہِ تَمہِ سۭتۍ چھِ واریاہ سہوٗلیت گژھان آ ییٚتہِ چھِ واریاہَن چھِ اِنوٲرٹَر اَڑیٚن چھِنہٕ کِہیٖنۍ مان ژٕ تُہۍ مٲنِو نَمَتھ پٔرسَنٛٹَن چھِ اِنوٲرٹَر دَہَن پٔرسَنٛٹَن چھِنہٕ کِہیٖنۍ یُس بِچیٛور دارومدار اوس بِجلی پٮ۪ٹھ سُہ کیٛاہ کَرِ تُہی ؤنِو